ہیٚلو السلام علیکُم مےٚ حظ ترٛاوَے راتھ اَتہِ فون شیرنہِ سُہ شوٗروٕ حظ تیٚلہِ کَر یِمہٕ بہٕ چلو ٹھیٖک چھُ حظ